آرٹ خٲطرٕ منٛز چھِ مےٚ یہِ ڈِف مُشکِل یِوان زِ مےٚ چھِ نہٕ میلان سِٹیشنٔری یہِ مےٚ ضروٗرت چھِ پٮ۪وان آ کَلَر پیٚنسَل یا بَدَل کیٚنٛہہ تِم برٛش وَش تِم چھِ نہٕ مےٚ پرٛاپَر میلان کِہیٖنٛۍ تِکیٛازِ مارکیٹَس منٛز تہِ چھِ نہٕ کُنہِ ساتہٕ آسان سٲری چیٖز ایٚویلیبُل کیٚنٛہہ یہِ اَتھ آرٹ خٲطرٕ ضروٗرت چھِ پٮ۪وان باقٕے چھِ سَپورٹ چھُ میلان فیملی چھےٚ سَپورٹ کَران یا ماٹِویشَن چھِ مےٚ پَنُن یُس مےٚ پَنُن یِم چھِ گرٛوٗپ یا سٔرکٕل پَنُن سٔرکٕل تِم چھِ مےٚ ماٹِویٹ کَران زِ ژٕ کَر اَتھ پٮ۪ٹھ کیٚنٛہہ لیکِن پرٛابلِم چھِ اَکٕے گژھان زِ مےٚ چھَ نہٕ سِٹیشنٔری پراپَر میلان کِہیٖنٛۍ یہِ زَن میلُن گَژھِ